مےٚ چھِ باسان اِنڈیاکِس فیشنہٕ کِس بارَس منٛز گۄڈنیُک چیٖز پَلو گٔے واریاہ زیادٕ چینٛج یُس اَسہِ وٮ۪سٹٔرنایزیشَن سٲنِس سَماجَس منٛز آو تٔمۍ اوٚن واریاہ زیادٕ بدلاو یُس اِنڈِیاہَس اَکھ پَنُن ٹرٛڈِشنَل اوس پَلو لاگنُک یُس اَکھ اِنجَن کَلچر اوس اکھ پَلو لاگنُک سُہ اوس واریاہ زیادٕ بہتریٖن تہٕ واریاہ زیادٕ اصٕل تِکیٛازِ اِنڈِیَن کَلچَر یُس اوس سُہ اوس واریاہ زیادٕ اصٕل چیٖز تہِ ہیٚچھناوان تہٕ تَمۍ کہِ پَلو لاگنٕکۍ حسابہٕ سان یہِ اوس اِنسانَس پَتہ لگان کہِ یہِ کَمۍ کَلچَرُک گژھِ آسُن تہٕ أمۍ سُنٛد رٮ۪ہَن سٮ۪ہَن کیُتھ گژھِ آسُن تَتھ بَرعکٕس یُس ہسے وٮ۪سٹٔرنایزیشَن آز آو أمۍ کوٗتاہ سَماج کوٚر خراب آز چھِ گَرِ نیران لۄکٕٹ کوٗر مٲلِس تھی گۄڈٕنیُک یُس آسان اوس سۄ ٲس نیران اصٕل پٲٹھۍ فراق یَزار لَگٲیِتھ ڈُپٹہٕ اوس آسان سورُے کیٚنہہ اوس بَنٛد آسان مگر یُس زَنہٕ یہِ وٮ۪سٹٔرنایزیشَن یہِ وٮ۪سٹٲرٕن کٕلوتھٕس آے یِمَو کٔرٕکھ یہِ پرٛابلٕم اَمی سۭتۍ چھِ سماجَس منٛز تہِ یِم پرٛابلٕم گژھان دۄہ کھۄ دۄہ چھِ ریپ کیسِز بڑان دۄہ کھۄ دۄہ چھِ نٔے نٔے چیٖز نٔنۍ گژھان سہٕ سَماجَس منٛز سُہ حیا روٗد نہٕ سۄ ڈَر روٗد نہٕ سُہ احساس روٗد نہٕ تہٕ میٛانہِ حسابہٕ یُس اِنجَن ٹرٛڈِشنَل کَلچَر اوس سُہ اوس واریاہ زیادٕ بہتر اگر سُے روزِہے سُہ چھِ واریاہ زیادٕ بہتریٖن ییٚمہِ وٮ۪سٹٔرنایزیشَن کھۄتہٕ کیٛازِ کہِ وٮ۪سٹٲرٕن پَلوہو کٔرۍ واریاہ زیادٕ خراب شُرۍ تہِ تہٕ سورُے سَماج تہِ أہٕنٛدِ پَلوَو سۭتۍ چھِ لگان پَے یِم کِتھۍ گژھَن آسٕنۍ تہٕ میٛانہِ حسابہٕ اوس اِنٛڈیَن کَلچَر اِنٛڈیَن یُس کٕلوتِھنٛگ سِٹایِل اوس سُہ اوس واریاہ زیادٕ اَصٕل تہٕ پَتہٕ گوٚو بہٕ بہٕ چھُس پَلو اَنان آن لایِن تہِ تہٕ آف لایِن تہِ بہٕ چھُس دُکان پٮ۪ٹھ تہِ پَلو آنان ییٚتی پانہٕ تہِ تہٕ بہٕ چھُس آن لایِن تہِ آڈَر کران